ہیلو تُہۍ چھِو حظ کۄلگامہِ چنٛک سِٹی پٮ۪ٹھ اَسہِ حظ کریٚو آرڈر کانتی کباب تہِ رِستہٕ مہمانن خٲطرٕ تُہۍ ؤنِو اَسہِ کوٗتاہ ٹایِم لگہِ اَسہِ کوٗتِس کالس چھُ پیارُن اَسہِ چھُ گرِ مہمان ٲمٕتۍ اٮ۪کزیکٹ ٹایم ؤنِو اَسہِ کۭتِس کالس چھُ پِیارُن